وعلیکُم السلام آ ہاں ؤنِو آ صحیح اَسہِ چھِ لوکَل تہِ تہِ اِمپوٹِڈ تہِ

آ تِم تہِ چھِ اَسہِ چھِ لوکَل تہِ تہِ تِلہٕ بیگ چھِ اَسہِ ییٚتِکی لوکلٕے آسان

سُہ گژھیو نہ مگر درٛوٚگ اَسہِ چھِ میک اَپ تہِ اٮ۪ویلیبٕل تۄہہِ چھو تۄہہِ کوٗتاہ چھِ تُلُن اچھا اچھا میک اَپ کِٹَس منٛز سُہ گژھِ رۄپیِس تٕرٛہ ساس تام گژھِ سُہ لگ بگ مےٚ باسان سورٕے تیار تَتھ منٛز چھِ تمام کیٚنہہ یِوان تہِ اگرَے لوکَل آسہِ تُلُن لوکَل گژھِ رۄپیِس داہ ساس تام تۄہہِ خٲطرٕ چھِ تۄہہِ چھا خانٛدَر وانٛدَر کیٚنہہ آ سورٕے اے ٹُہ زَڈ بَنہِ برٛایڈٕل خٲطرٕ بَنہِ سورٕے تمام یہِ چھِ خٲطرٕ یہِ اۭں آ سِویٹَر تہِ چھِ پِرٛ وِنٛٹَر چھِ فِلحال وِنٹَر ما آو وٕنۍ تہٕ اگر دَہہِ پنٛدہٕے دۄہہِ بَنن تِم تہِ پَتہٕ البتہ پِرٛ وِنٛٹَر گول نال تہِ چھِ اَسہِ آ زٕ ساس پٮ۪ٹھ ژَتجی ہَن ساسَن تام یہِ چھِ پیوٗما چھِ ہہ آ پیوٗمہُک ٹرٛوزَر چھِ اَسہِ آ وۄنۍ کٔرِو تُہۍ کٲم تُہۍ تَمی حساب یہِ تۄہہِ یِیِو شوروٗم تَتہِ تٔرِو تہٕ وٕچھِو تُہۍ پسنٛد کٔرِو تَمی حسابہٕ کیٚنہہ چھُنہٕ مسلہٕ کیٚنہہ چلو چلو اوکے